السَلامُ علیکُم اَسہِ حظ ٲس یہِ کیب بُک کٔرمٕژ أسۍ حظ چھِ دَپان یہِ کَرو وۄنۍ أسۍ کینسٕل کیٛازِکہِ اَسہِ ٲسۍ کٔرمٕژ ٲدۍ یہِ بُک تھوڑا گژھِ جلدی مگر وۄنۍ آیی نہٕ یِم یُس ڈرٛایوَر چھُ سُہ ووتُے نہٕ ٹایمَس پٮ۪ٹھ ہوسَکتا ہے اَسہِ ما گٔیٚے یہِ لوکیشَن ما ٲسۍ غلط یا تٔمِس ما اوس ایڈرَس گوٚمُت غلط سینٛڈ مگر وَ او آو نہٕ سُہ ٹایمَس پٮ۪ٹھ کِہیٖنۍ وٕنۍ چھِ أسۍ پرٛاران ییٚتہِ نٕے تہٕ مگر اَسہِ گوٚو واریاہ لیٹ اَسہِ چھُنہٕ وۄنۍ کانٛہہ فٲیِدَے یہِ کیب بُک کَرٕنۍ وۄنۍ کٔرۍ تو یہِ مہربٲنی کٔرِتھ کینسٕل اَسہِ گوٚو واریاہ لیٹ تہٕ پٕلَس یُس اَسہِ یہِ پے مینٛٹ وے مینٛٹ اوس کَرُن سُہ تہِ کَرو نہٕ وۄنۍ أسۍ پے مینٛٹ کِہیٖنۍ کیٛازِکہِ اَسہِ آو نہٕ فٲیِدَے کانٛہہ تہٕ وۄنی کَرو أسۍ کینسَل کیب وۄنۍ سوٗزیو نہٕ کیب کِہیٖنۍ یور شُکریہ